وعلیکُم اسلام اَہَن حظ

کوٚتاہ کال ووتوٕ اَتھ چھُ یِوان لوشن اَکھ سُہ چھُ پیٚوان دۄہَس دۄیہِ ترٛیٚیہِ لَٹہِ مَتھُن کَنٹِنیوٗ تہٕ تَمہِ سۭتۍ چھُ یہِ ژَلَان یہِ وۄزجار بیٚیہِ یِم دانہٕ فٔلۍ تھوڑا یہِ چھِ ہیٚکان کُنتہِ کُنہِ سات تہِ مٔتھِتھ ییٚلہِ بُتھ چھَلُن تہٕ مَتھُن دۄہَس دۄیہِ ترٛیہِ لَٹہِ ترٛیٚیہِ لَٹہِ

نَہ حَظ پتہٕ نیٖرِو تُہۍ یہِ مٔتھِتھ نیٖرِو تُہۍ یہِ تاپَس کُن تہٕ تۄہہِ ہیٚکوٕ نہٕ کِہیٖنۍ سِکنَس گٔژھِتھ سَن ایٚکٕسپٲٹ لوشن اوکے